یِم زَن مےٚ پانٛژھ دَہ یاد چھِ تم چھِ پانٛژھ س۪پٹمبَر گوٚو ٹیٖچٲرٕس ڈے پانٛژھ جوٗن گوٚو اِنوارانم۪نٹَل ڈے پنٛداہ اَگست گوٚو اِنڈِپینڈنٕس ڈے شَتوُہ جَنؤری گوٚو رِپَبلِک ڈے بیٚیہِ چھِ مےٚ پنٛنِس مٲلۍ سُنٛد زای دۄہ یاد پانٛژھ مارٕچ چھِ یِوان